زَنانَن ہٕنٛز تعلیٖم حٲصِل کَرٕنۍ چھ تیٖژاہ ضروٗری یٖژاہ أکِس لٔڑکَس ضروٗری چھ آسَان تیٖژاہ چھ أکِس لٔڑکی تہِ ضروٗری آسان تعلیٖم کَرٕنۍ تِکیازِ اگر اَکھ لٔڑکہٕ پَرِ مطلب سُہ چھِ وَنان اَکھ فرٕد پَرِ اگر اَکھ لٔڑکہٕ پَرِ تعلیٖم تہٕ سُہ پَرِ سُہ پانَس خٲطرٕ اگر کانٛہہ لٔڑکی پَرِ سۄ پَڑِ سۄ وارِیہن خٲطرٕ مطلب کہ لٔڑکی چھ ہٮ۪کَان بٔنِتھ مطلب خاندارٮ۪ن تہِ سۄ چھ مطلب پَنٛنٮ۪ن شُرٮ۪ن ہیکہِ سۄ اَصٕل پٲٹھۍ تعلیٖم دِتھ اگر سۄ پٔریٖن آسہِ سۄ ہیٚچھنایہِ مطلب پَنٛنٮ۪ن شُرٮ۪ن مطلب ساروی کھۄتہٕ زیادٕ ہُہ چھُ آسَان مطلب زیادٕ شُرٮ۪ن چھِ آسَان زیادٕ مطلب لاے مطلب ماجہِ سۭتی اگر تِمَن موج مطلب مول چھِ مطلب آسَان تِم چھِ آسَان کُنہِ ساتہٕ ڈیوٹی تہِ سُہ چھُنہٕ آسَان زیادٕ گَرِ پَتہٕ کِہینۍ تہِ اَمی موٗجوٗب چھُ مطلب کہ اگر کانٛہہ اگر لٔڑکی پَرِ سۄ ہیٚکہِ پنٛنِس بَچَس پَتہٕ مطلب گَرے آز چھِ بیٚیہِ مطلب حالات چھِ بیٚیہِ واریاہ تہِ خَراب گژھان کُنہِ ساتہٕ چھِ گژھان تِژھ ہِش مطلب پتہٕ چھِنہٕ أسۍ مطلب یِتھٕے کٔنۍ مطلب کورونا وایرَس گوٚوَے مطلب تَمہِ دۄہ تہِ مطلب گٔیے پَتہٕ سکوٗلَن چھٹی مطلب اگر کٲنٛسِہ مطلب مطلب پَتہٕ یِم وۄنۍ اگر نہٕ کٲنٛسِہ موج آسہِ ہا پٔرمٕژ مطلب سُہ کٕتھ کٔنۍ ہیٚکہِ ہا مطلب تٔمِس پَرنٲیِتھ اَمی موٗجوٗب اگر مطلب ہُہ تٔمۍ پوٚرمُت آسہِ سۄ ہیٚکہِ آرام سان مطلب شُرِس پَرنٲیِتھ بیٚیہِ چھِ مطلب ییٚلہِ موج آسہِ پٔریٖن تہٕ پَتہٕ چھِ شُرۍ تہِ مطلب تیُٚتھُے ماحول رَٹَان اَمی موٗجوٗب چھُ لٔڑکی ہُنٛد چھُ پَرُن ضروٗری وۄنۍ چھِ وَنَان أزکِس زَمانَس منٛز مطلب کہ لٔڑکی چھِنہٕ پَرُن کینٛہہ مگر اگر نہٕ لٔڑکَس تعلیٖم آسہِ پَرٕنۍ مگر زیادٕ گٔژھ پَرٕنۍ لٔڑکی تِکیازِ لٔڑکہٕ تِکیازِ لٔڑکہٕ چھِ مطلب آسان وٕچھ اگر سُہ لٔڑکہٕ پَرِ تعلیٖم سُہ پَرِ سُہ پانَس خٲطرٕ مگر اگر لٔڑکی پَرِ سۄ پَرنایہِ وارِیہن تہِ مطلب تٔمِس چھِ شُرۍ آسَان تِمَن پَرنایہِ اَمے موٗجوٗب چھِ وَنان مطلب کہ اگر تعلیٖم ٲسِو پَرن لٔڑکی تہِ گٔژھ مطلب دَپُن ژٕ پَر مطلب لٔڑکَس تہِ مطلب کُنہِ گَرَس منٛز چھِ آسَان یِتھٕے پٲٹھۍ دَپان وۄنۍ کَتھ پَرِ لٔڑکی مطلب وۄنۍ کَتھ پَرِ یہِ کوٗر سبق تہِ یہِ چھِ وۄنۍ أمِس چھ وۄنۍ ضروٗری مطلب کہ أمِس چھِ پٮ۪وان وٲریوٗ گَژھُن تہٕ أمِس کَمہِ أمِس کیازِ چھُ ہُہ مگر دٮ۪ماغس منٛز گوٚژھ سونٛچُن یہِ کہ یِتھ کٔنۍ لٔڑکَس چھِ پَرنٕچ ضروٗری آسَان تِتھٕے کٔنۍ پٲٹھۍ چھِ أکِس لٔڑکی تہِ آسَان پَرنٕچ واریاہ ضروٗری بہٕ چھس وۄنۍ اَمی موٗجوٗب چھس بہٕ دَپَان پَرُن گوٚژھ ہرکانٛہہ لٔڑکی تِکیازِ اَمہِ سۭتۍ چھِ سون ماحول اَصٕل پٲٹھۍ روزان مطلب اگر کانٛہہ اَن پَڑ لٔڑکی آسہِ تیٚلہِ تٔمِس آسہِ نہٕ تیٖژاہ تہِ پاے کینٛہہ ییٚلہِ لٔڑکی آسہِ پٔریٖن انسان مطلب سَمجھَان چھِ کیاہ مطلب کیاہ چھِ صحیح کیاہ چھِ غلط مطلب سورُے چھِ سَمجھَان پَتہٕ ہُہ ییٚلہِ وۄنۍ لٔڑکی آسہِ اَن پَڑ مطلب پَتہٕ مہ ہیٚکہِ مطلب تٔمِس یوٗتاہ سَمٕجھ ٲسِتھ مطلب غلط کیاہ چھِ صحیح کیاہ چُھ اسلیے چھِ بیٚیہِ چھِ أزکِس زَمانَس منٛز مطلب آز چھِ زیادٕ لٔڑکی پَران وۄنۍ چھِ کُنہِ خال کانٛہہ گَرَس منٛز کٲنٛسِہ کورِ وَنَان دَپَان چھِس ژٕ مہٕ پَرٕے ژےٚ کیاہ ژےٚ کَتھ لَگی پَرُن ژےٚ چھِ خاندَر کَرُن بہٕ چھس دَپان اَمی موٗجوٗب مطلب یہِ سونٛچ گٔژھ نہٕ تھَاوٕنۍ ذہنَس منٛز کینٛہہ کہ وۄنۍ چھِ أمِس ہُہ وٲریوٗ گژھُن تہٕ یہِ پَری نہٕ اسی لیے گٔژھ ہرکٲنٛسِہ لٔڑکی گٔژھ پَرنُک پَرنَس منٛز مٲلِس ماجہِ تٔمۍ سٕنٛدِس پرنَس منٛز تَوَجہ دیُٚن تِکیازِ پَرُن چھُ لٔڑکی ضروٗری